السلام علیکُم ورحمتُہ اللہ وبرکاتہوٗ یِم خاص یوگا گُروٗز چھِ ہِندُستانَس منٛز تِمو منٛز چھِ مےٚ پَسَنٛد لَگان ساروی کھۄتہٕ زیادٕ بی کے اٮ۪س اَینٛگَر تہٕ یُس بیٛاکھ چھِ ساروی کھۄت اَصٕل یُس یوگاہَس منٛز ٹیٖچَر چھُ تِم گٔے بابا رام دیو یِم چھِ سانہِ زندگی منٛز تِتھ کٔٹھۍ اِنَسپایَر کَران یِمو چھُ واریاہ یوگا ہیوٚچھمُت یِمو چھِ واریاہ ہیٚچھنٲمٕتۍ یِمَن چھِ واریاہ آسان پَے یِمَن یِم چھِ یوگاہَس منٛز واریاہ بہتریٖن یِمو کوٚر سانہِ زندگی منٛز واریاہ کیٚنٛہہ اِنقلاب یِم چھِ بہتَر یوگاہَس منٛز یِم چھِ اَمیُک دَرَس تہِ دِوان ہَر کُنۍ جایہِ یِم چھِ ہیٚچھناوان یوگا ہَر کُنۍ جا تہٕ یِم چھِ یوگاہٕکۍ زیادٕ زانَن وٲلۍ